ہیٚلو سلام علیکُم مےٚ حظ اوس یہِ ٹرٛیوَل اَکھ ٹیٛوٗ ٹیٛوٗر کَرُن مےٚ کیٛاہ حظ پیکیج یِیہِ تَتھ

کیٚنٛہہ نہَ حظ چھِنہٕ سہلٕے بہٕ حظ کَرہو یہِ کیٛاہ سٮ۪نٛڈ